وعلیکُم اَسلام ورحمتہ اللہ جِناب جِناب جِناب جِناب جِناب بِلکُل بِلکُل بِلکُل جِناب بہٕ چھُس سِکسٹیٖن پاس آوُٹ تہٕ ستوٚوُہ چھُ مےٚ اینرولمینٛٹ تہٕ جِناب مےٚ چھُ موسٹلی ییٚلہِ بہٕ سیٖوِل تہٕ کرٛیمینل میٹرن منٛز ایٚکسپٲٹیٖز تہٕ ڈاکیٛومینٹٕس کنٹریکٹ ڈرٛافٹِنٛگ منٛز جِناب

جِناب ڈِسٹرکٹ کورٹ کمپٕلیکس سریٖنگر آ جِناب بیٚیہِ چھِ مےٚ دِتۍمٕتۍ آ کیس آف گریٖنٕز اَکہِ لٹہٕ پرٛاسکیٛوٗٹِنٛگ آفیسر مینٕز دۄیہِ لٹہِ حظ دِتۍمٕتۍ

جِناب میٛون حظ چھُ ڈیڈیکیشن ڈِیووشن اینٛڈ کانسسٹینسی نو وَن اِیز پرٛفیکٹ جِناب کانٛہہ تہِ چھُنہٕ پرٛفیکٹ کیٚنٛہہ تہٕ البتہٕ سٲنۍ کوٗشِش روزِ کہِ أسۍ گژھو یہِ پرٛفیکشنٛ کُن جِناب حظ نِنۍ کانٛہہ تہِ میٹر آسہِ ای وِل ٹیک بہٕ حظ آسہِ تتھ ڈیٛوٗ کِیر اینٛڈ اٹینشن تہٕ بیٚیہِ اِنشاہ اللہ میٛون کوٗشِش آسہٕ ہر کانٛہہ کٲم گژھِ یہِ حظ یہِ پروفیشنلِزم سان انٛجام یِنہٕ دِنہٕ آ جِناب مےٚ چھےٚ ٲکِس دۅن فٔرمن سۭتۍ کٲم کٔرمٕژ آل ریڈی ڈِسکٹرکٹ کورٹ سریٖنگرس منٛز جِناب بہٕ آسو بہٕ روزٕ تُہٕنٛدِ کالہِ ہُنٛد مُنتظر چلو جِناب